ہیٚلو اسلامُ علیکُم آ شُکُر تُہۍ چھو حظ آ قہوہ ٹی سیٚلَر وٲلۍ یہِ ؤنۍتو حظ مےٚ تُہۍ اکھ چیٖز کتھ اَسہِ حظ اوس بہٕ چھُس کیفے اونَر مےٚ چھِ کیفے بٔڈ چَلان ییٚتہِ گانٛدربَلَس مَنٛز ڈی کیفے ڈی کیفے تہٕ تُہۍ ؤنۍتو حظ مےٚ مےٚ ٲس اَمہِ خٲطرٕ کیٚنٛہہ قہوا ٹی ٹی ضروٗرت یعنی کہِ تُہۍ ؤنۍتو مےٚ تُہۍ مےٚ ٲس یعنی کہِ اگر تُہۍ دۄہے ٲسِو نہَ حظ یہِ تہِ سوزان اَمہِ ہوٹلہٕ خٲطرٕ تہٕ یہِ چھِ اَسہِ لوکَل ییٚتہِ لوکَل کیفے تہٕ ییٚتہِ چھِ ییٚتہِ چھِ واریاہ لُکھ چھِ لُکھ چھِ اَمِچ ڈِمانٛڈ حظ واریاہ قہوٕچ ژھانٛڈان تَمہِ موجوٗب اوسُس بہٕ دَپان اگر تُہۍ مےٚ دۄہے دۄہے ٲسِو یہِ سوزان تہٕ بہٕ آسہٕ ہا ییٚتہِ کٕنان دُکانَس پٮ۪ٹھ تہٕ تُہۍ ؤنۍتو مےٚ تۄہہِ کیٛاہ ریٹھاہ ویٹھاہ چھَو اَتھ مَطلَب مےٚ حظ ٲسۍ دۄہے نیرہَن مےٚ کم سے کم ترٕٛہ ٹُو ژَتجی پیٛالہٕ آ ترٕٛہ ٹُو ژَتجی پیٛالہٕ نیرہَن مےٚ دۄہے

ٹھیٖک مگر مےٚ حظ مےٚ مہٕ حظ مےٚ ما بَنہِ مےٚ بَنہِ مےٚ چھُ یہِ ہول سیلَس مَنٛز کٕنُن تۄہہِ چھُو تیٚلہِ ہول سیلَس مگر وۄنۍ حظ چھُ ٹھیٖک چلو ریٹ دِژوٕ تۄہہِ مےٚ اَصٕل مُنٲسِب مگر مین چیٖز چھُ کالٹی کالٹی گٔژھ روزٕنۍ برقرار کیٛازِ اتھ مَنٛز گَژھِ تھوڑا آسُن کۅنٛگ تہِ گَژھٮ۪س آسُن کیٚنٛہہ رَلٲوِتھ اَچھا آ یہِ ؤنۍتو مےٚ اکھ چیٖز ٹھیٖک چھُ ٹھیٖک چھُ وُچھ حظ اگر تُہۍ مےٚ رۄپیہِ اَکھ زٕ ؤنِو نا عَلاو تہِ مَسلہٕ چھُ نہٕ کیٚنٛہہ مےٚ گَژھِ نہٕ پَگاہ کَسٹٕمَر ژَلُن مےٚ چھ لوکل کیفے وُنکٮ۪س چھِ ڈِمانڈ حظ زبردس وُنکٮ۪س چھُ یُس تہِ مےٚ یِوان چھُ سُہ چھُ مےٚ یِہَے قَہوے ژھانٛڈان وُنکٮ۪س لوکل تۄہہِ چھِ سُہ گوٚو ٹھیٖک آ مگر یہِ چھُ یہِ چھُ نہٕ تُہۍ کالٹی سوزِو تُہۍ اَکہِ دۄہ دۄیہِ دُہۍ ترٛیٚیہِ دُہۍ یہِ گَژھ مےٚ برابر رٮ۪تٕکِس رٮ۪تَس روزٕنۍ برابر یہَے آ تُہۍ کٔرِو مےٚ کٲم تُہۍ سوٗزِو مےٚ نمبر بہٕ سوزہو تۄہہِ فِلحال ایڈوانس واریاہ کیٚنٛہہ رقم سوزو تۄہہِ بہٕ ایٚڈوانسمٮ۪نٛٹ تاکہِ تُہۍ تہِ ہیٚکِو مان آسٮ۪و تۄہہِ تہِ کیٚنٛہہ چیٖز ہیٚنۍ اَمہِ خٲطرٕ بناونہٕ خٲطرٕ تہٕ آ مگر وُنۍ یہِ چھُو ڈیٖل چھُو اَسہِ ڈَن تۄہہِ سۭتٮ۪ن آ یُتُے یوٚت چھُ آ أسۍ چھِ مین مارکیٚٹَس مَنٛز چھِ أسۍ گانٛدربَل کِس مین مارکیٚٹَس مَنٛز چھ اگر تُہۍ مولوٗم کٔرِو بہٕ چھُس ییٚتہِ یِوان ماننہٕ ڈی کیفے چھ ییٚتہِ یِوان ماننہٕ لوکل ڈی کیفے چلو ٹھیٖک چھُ چلو